اکھ گوٚو جموں اینڈ کَشمیٖر بیاکھ گوو اروناچل پردیش بیاکھ گوو مدھیہ پردیش بیاکھ گوٚو تلنگا تِلنگانا بیٛاکھ گوٚو گوا